نارمٔلی ٹرٛڈِ ٹرٛیڈِشنٔلی یُس کَلچَرَل سوشَل رول أکِس موہنی سُنٛد چھَس کہِ سُہ چھِ گَرَس گَرُکھ ہٮ۪ڈ آسان بیٚیہِ چھِ پرٛزایڈ اوٚوَر کَران تہٕ تٔمۍ سُنٛد ڈیوٗٹی چھِ آسان مطلب گَرَس دِنۍ پرٛووایڈ کَرُن گَرٕ خٲطرٕ کَماوُن تہٕ بیٚیہِ کینٛہہ ویٚلیوٗز ہیٚچھنہِ گَرَس منٛز اِنفیوٗز کَران یا آڈَر تھاوٕنۍ مٮ۪نٹین تہٕ زَنٛنہِ ہُنٛد رول چھِ آسان شُرۍ نَرچَر کَرٕنۍ چایلڈٕ شُرۍ پالٕنٕۍ چایلڈٕ بِیرِنٛگ کَرٕنۍ تہٕ کُکِنٛگ کَرٕنۍ تہٕ گَرٕکھ بٲقی أنٛدرٕ منیجمیٚنٹ ایٚفِیَر کَرٕنۍ بٲقی ایفِیَر منیج کَرٕنۍ تہٕ مہ نِش چھِ نٮ۪برِم ایفِیَر کَران مٮ۪نیج ایٚکزیکٹلی یِتھ کٔنۍ زٔنۍ تہِ موہنیوٗ کَران چھِ فیملی منٛز ڈِسٹربیوٗٹ ؤرٕک سٕۍ اِتھ کٔنۍ کہِ موٚہنیوٗ چھِ نیٚبرِم کٲم کَران زٔنۍ چھِ کَران أنٛدرِم کٲم اَگَر زٔنۍ آسہِ کُنہِ ساتہٕ کٲم کَران أنٛدرٕ تہٕ موہنیوٗ تہِ آسہِ گَرِ موٚہنیوٗ چھِ تھاوان خَیال شُرٮ۪ن ہُنٛد یِم رول یہِ چھِ واریاہ زیادٕ اِوالو گٔمٕتۍ یَتھ ٹُوَنٹی فٔسٹ سٮ۪نچری منٛز تہٕ یِم یِم جَنڈَر رول چھِ واریاہ فیٚکٹَرو سۭتۍ یِتھ کٔنۍ نو فیملی سٹرٛکچَر چھِ مطلب زٔنۍ چھِ کٲم زٔنۍ تہِ چھِ ؤنۍ نیٚبرٕ کٲم کَران تہٕ یِم شُرۍ چھِ آسان تم چھِ تھاوان تِمَن کِمَن منٛز کُنہِ یِمَن جایَن منٛز چایلڈٕ کِیَرِنٛگ سٮ۪نٹَرَن منٛز تہٕ بیٚیہِ ایٚجوٗکیشَن ایٚجوٗکیشَن سۭتۍ تہِ چھِ واریاہ چینٛج آمٕژ برونٛہہ ٲسۍ نہٕ زَنہِ ایٚجوٗکیشَن یہِ کَران کِہیٖنۍ مطلب یہِ کَران اَٹینڈ کِہیٖنۍ وٕچھِ تم اٮ۪جوٗکیشَن تہِ پَران یا نٔے فیملی سٹرٛکچَر مَنٛز چھِ واریاہ فیملی تم یِم لٮ۪س چِلڈرَن چھِ کَران پرٛٮ۪فَر یا کانٛہہ چایلڈٕرَنٕے چھِنہٕ کَران پرٛٮ۪فَر میٖڈیا تہٕ سیوٗل یِم یا بٲقی کینٛہہ اَدَر یِم چھِ اِنَسٹِچوٗشَن تِمو سۭتۍ چھِ واریاہ زیادٕ چینٛج یا اِولٕو اِوالویشَن آمٕژ زَنہِ تہِ مہونِوَن ہٕنٛدیٚن رولَن منٛز